ہیٚلو اَلسَلام علیکم وعلیکُم السَلام معروف صٲب چھُو حظ اسہِ حظ ہیٚژاے یہِ ایٚجنسی والیٚن یہِ نمبر حظ دوٚپُکھ یہِ چھُ گایڈ تہٕ یہِ چھُ بڈگامیُک گایڈ تہٕ یہِ چھُ اَتہِ سٲلِم یِم جایہِ وایہِ ہیٚچھناوان کَپٲرۍ کیٛاہ چھُ أسۍ تہِ چھِ بڈگامکی تُہۍ ؤنۍ تو مےٚ اسہِ اوٗس ٹٕرٛپ کیٛاہ اوٗس اسہِ فٔرسٹہٕ جنؤری اوٗس اسہِ ٹٕرٛپ اوٗر بڈٕگوم ڈِسٹِرٛک تہٕ اسہِ آسہٕ اَتِچہِ جایہِ وُچھنہِ کۄس کۄس جاے چھِ بیٚیہِ کیٛاہ اَتہِ کیٛاہ کیٛاہ ایٚکاموڈیشن چھِ تہٕ اسہِ دٔپیٲے أسۍ کَرہون گایڈ ہایر تہٕ اَتہِ دِتُکھ ایٚجنسی والیٚو دیُت تُہندٕے نمبر دوٚپُکھ یہِ چھُ اکھ اصٕل بہتریٖن گایڈ تۄہہِ کُس کُس ٹھیٖک اسہِ چھُ مین مین مین فوٗکس چھُ اسہِ گۄڈٕ کہِ بڈگومٕے ڈِسٹِرٛک کَرو أسۍ اورٕ یور وُچھُو أسۍ کَپٲرۍ کیٛاہ چھُ پتہٕ یِم یِم بیٚسٹہٕ پٕلیس اکہِ کیٛاہ مےٚ چھُ بوزمُت پہلگام سۄنہٕ مرگ چھُ مےٚ بوزمُت یِمن یِمن جاین تہِ چھُ اسہِ پتھ کُن گَژھُن مگر تُہۍ ؤنۍ تو مےٚ گۄڈٕ ییٚلہِ أسۍ اوٗر یِمو بڈٕگٲمۍ ڈِسٹِرٛکَس منٛز ایٚکاموڈیشن چھَا اَتہِ اسہِ ایٚولیبٕل اَتہِ بنہِ نا اسہِ روٗمٕز ریٚنٛٹس پٮ۪ٹھ ٹھیٖک آچھا گٲڑۍ وٲڑۍ کٕہنٛزۍ چھِ اسہِ اَنٕنۍ مےٚ چھِ ایٚکچُؤلی حظ چھِ مےٚ بہٕ چھُس نہٕ کُنٕے زوٚن کیٚنٛہہ مےٚ چھِ فیملی تہِ سۭتۍ آ أسۍ چھِ پانٛژ نَفر حظ پانٛژ زٕ چھِ فیٖمیل ترٛےٚ چھِ أسۍ میل ٹھیٖک لگ بھَگ حظ چھِ اسہِ یہِ ایٚراوُنٛڈ چھِ اسہِ یہِ ٲٹھ دۄہ یہِ ٹٕرٛپ تُہۍ ؤنۍ تو مےٚ تُہنٛد کوٗتاہ کھَژِ اسہِ لگ بھَگ پونٛسہٕ اگر تُہۍ تُہۍ أسۍ ہایر کَرو یِمن ٲٹھن دۄہن کوٗتاہ ہیٚیِو اسہِ تُہۍ آ فیملی حظ چھِ اسہِ أسۍ چھِ پانٛژ نفر ووٚنمُو نَہ حظ ترٛےٚ چھِ أسۍ یہِ میل زٕ چھِ اسہِ فیٖمیل مگر تۄہہِ حظ چھُو کنٹِنو اسیٚے سۭتۍ روزُن یِمن دۄہن تِکیٛازِ اسہِ چھَنہٕ تیوٗتاہ تہِ پَے کیٚنٛہہ تِکیٛازِ تۄہہِ چھُو کنٹِنو اسیٚے سۭتۍ روزُن گَایڈ چھُو اسہِ تۄہہِ پرٛاپرلی کَرٕنۍ برابر برابر پٕنژٕہ ساس تتھ منٛز کیٛاہ گٲڑۍ وٲڑۍ تُہنٛزٕے ایٚکاموڈیٚشن تُہنٛزٕے آچھا سیٖٹس یُس یہِ کھیٚن چیٚن دۄہس مِثال أسۍ درٛاے کُنہِ جایہِ أسۍ گٔے مِثال فار ایٚگزامپٕل أسۍ گَژھو کُنہِ پارکہِ منٛز تتھ جایہِ ایٚنٹرٛی فیٖس یُس آسہِ اسہِ سوٗن سُہ کُس دِیہِ سُہ تہِ چھُ تُہنٛدٕے حظ میٖنٕز کہ میٖنٕز کہِ اسہِ چھُ صِرِف اسہِ چھُ پَکُن سۭتۍ باقٕے کھیٚن چیٚن ایٚکو سٲلِم یِم تہِ اسہِ یُس تہِ اسہِ پیمیٚنٛٹ لَگہِ کُنہِ تہِ جایہِ سُہ چھِ تُہنٛز بلکل اَتھ کیٚنٛہہ روٗلٕز ووٗلٕز تُہنٛدۍ بیٚیہِ کیٚنٛہہ باقٕے کِنہٕ کِہیٖنۍ نہٕ فٔرسٹَس پٮ۪ٹھ حظ چھِ اسہِ ایٚکوٚریٹ یہِ ٹٕرٛپ کَرٕنۍ سِٹارٹ فٔرسٹس پٮ۪ٹھ کَرو أسۍ ایٚکوٚریٹ سِٹارٹ

ٹھیٖک حظ چھُ تیٚلہِ کَرٕ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ